حال حالٕے انیٛاے مےٚ کۅلگَامہِ دُکان پٮ۪ٹھ سُپارٕک کمپٔنی ہُنٛد اَکھ بوٗٹھ یُس مےٚ اَصٕل باسٮ۪و مگر وقتٕکۍ پکنہٕ باؤجوٗد برونٛٹھ برونٛٹھ ییٚلہِ پوٚکُس مےٚ باسٮ۪و تمیُک سول تہِ چھُنہٕ تیٛوٗت مظبوط کیٚنٛہہ سُہ اوس مےٚ یِہےَ کھۅرَن مان ژٕ لگناوَن بیٚیہِ ٲس مےٚ زنٛگن ونٛگن کَران دَگ تَمہِ سٍتۍ کھۅرن تلہٕ پٔتِس تہِ اوس لگان تٔمۍ دوٚپ دُکان دارَن دوٚپُن یہِ ہیٚکٮ۪کھ ژٕ ٹیرکِنٛگ خٲطرٕ تہِ اِستعمال کٔرِتھ ییٚلہِ بہٕ اوسُس پُلینسٕے پکان سُہ ژھیوٚن تٔتھۍ پٮ۪ٹھ گۄڈٕ اوس ژھیٚنان گۄڈٕ اوس رنٛگ گَژھان چینج سُہ اوس بِلیٛوٗ کلرُک تَمٮُ۪ک گۅڈٕنٮُ۪ک کلر اوس گۅڈٕنٮ۪تھ بِلیٛوٗ تَتھ گوٚو پتہٕ رنٛگ تہٕ چینج ییٚلہِ موزٕ ٲس اَتھ منٛز لاگان پتہٕ ٲس موزٕ کَڈان نٮ۪بر وٮ۪بر تَتھ اوس واریاہ پھکھ واریاہ اَگر بیٛاکھ وُچھِ ہے تَمیُک پھکھ پتہٕ ٲس یِہےَ منٛدچھ ہِش گَژھان عٲب ہیٛوٗ اوس باسان مےٚ دُ بیٚیہِ دوٚپُن دوٚپُن یہِ لگہِ کِرکٹس تہِ مگر تتھ درٛاو نہٕ تیٛوٗت ٹایِم اکُے رٮ۪تھ درٛاو تتھ سُہ اوس نہٕ بوٗٹھ مےٚ باسان ٹھیٖک کیٚنٛہہ ہُپٲرۍ اوس سُہ مان ژٕ سُپارک کمپٔنی ہُنٛد